ہٮ۪لو وعلیکُم السلام تُہۍ چھُو ٹھیٖک اَہَن حظ ٹھیٖک حظ تۄہہِ ٲسِو حظ آز مطلب ہاوسَس پٮ۪ٹھ کٲم کَرنہِ ٹھیٖک مےٚ کَریمو تۄہہِ تَوَے کال اَسہِ چھُ مطلب پَگاہ پٔژھۍ تھوڑا میٖٹِنٛگ ییٚتہِ مےٚ یِن واریاہ پٔژھۍ آفسہِ آفسِکۍ تہِ بیٚیہِ یِن یار دوس تہِ تی اَسہِ چھُ صُبحَس پٔژھۍ بیٚیہِ چھِ مطلب تھوڑا یہِ تِمَن اِنتظام کھٮ۪ن چٮ۪نُک تہِ ییٚتی اَسی تُہۍ ییٖزیو صُبحَس تُہۍ ییٖزیو صُبحَس اٮ۪کسٹرٛا تھوڑا ؤرٕک کَرنہِ تُہۍ کٔرِو یہِ کُکس وُکس ہٮ۪لٕپ تھوڑا تۄہہِ چھُو مطلب اَکھ کٔرِو تُہۍ تھوڑا صفٲیی بیٚیہِ چھِ مطلب یہِ کیٛاہ وَنان کُکٕس وُکٕس اورٕ یورٕ یِم چیٖز نٮ۪نَس منٛز کٔرِو اَسہِ ہٮ۪لٕپ تھوڑا ٹھیٖک حظ چھِ تُہۍ ییٖزیو صُبحَس أسۍ کَرو یہِ کیٛاہ چھِ وَنان تٔتی ڈِسکَس تۄہہِ کیٛاہ کیٛاہ پیٚیو کَرُن مگر صُبحَس ییٖزیو تُہۍ اٮ۪کسٹرٛا کٲم کَرنہِ

تِم حظ اِن صُبحَس تُہۍ ییٖزیو صُبحَس تہٕ تۄہہِ چھِ تھوڑا ہٮ۪لٕپ وٮ۪لٕپ کَرٕنۍ ییٚتہِ صُبحَس حظ ییٖزیو تُہۍ سُلی یہِ یَتھ ٹایمَس پٮ۪ٹھ یِوان چھُ دۄہَے صفٲیی وَفٲیی چھِ صُبحَس کَرنی کیٛازکہِ مطلب کھٮ۪ن چٮ۪ن آسہِ تٕمَن بیٚیہِ تَتہِ وَتھِ گنٛد تہِ شُرۍ وُرۍ تہِ آسَن تِمَن سۭتۍ تۄہہِ چھُو صفٲیی کَرٕنۍ بیٚیہِ چھُنہٕ تۄہہِ مطلب رَنُن وَنُن کِہیٖنۍ تۄہہِ چھُو بَس پٮ۪لٕپ کَرٕنۍ چیٖز ویٖز آنٛنَس منٛز بیٚیہِ ڈالنَس والنَس منٛز بَس نہٕ حظ پٔتۍمہِ رٮ۪تُک حظ دِمو تۄہہِ أسۍ تَنخواہ آ ییٚکیٛاہ اَتھ اٮ۪کسٹرٛا کامہِ دِمو أسۍ تۄہہِ بیٚیہِ تَنخواہ ٹھیٖک حظ چھِ تُہۍ ییٖزیو صُبحَس ٹھیٖک حظ چھِ ییٚکیٛاہ تُہۍ ییٖزیو صُبحَس اٮ۪کسٹرٛا کٲم کَرنہِ بَس باقی تۄہہِ چھُو نہٕ زیادٕ کٲم کَرٕنۍ کیٚنٛہہ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ